اگر أسۍ ہِندوستانٕچ کتھ کرو ہِندوستان چھُ اکھ واریاہ بوٚڑ مُلک یتھ منٛز زن الگ الگ موسم لبنہٕ چھِ یِوان أسۍ ہؠکو نہٕ یہِ ؤنِتھ ہندوستانس منٛز آسہِ سارنٕے جایَن ہیوٚو موسم اگر أسۍ کَتھ کَرو جنوٗبی ہِندوستانٕچ تِمَن جایَن چھِ یِمَن یِمَن سٹیٹَن سَمنٛدار نزدیٖک چھِ یِمَن منٛز کیرلا تامِل ناڈوٗ آندرا پردیش أمَن مُلکَن چھِ اَندَس اندن اَندن پؠٹھ سَمنٛدَر موٗجوٗد یِمو ستۭۍ یِمَن جایَن چھِ روزان اَکھ ٹھیٖک موسَم نہ چھِ یِمَن جایَن زیادٕ گرم آسان نہ چھِ یِمَن جایَن زیادٕ سردی آسان تمہِ پَتہٕ اگر أسۍ کَتھ کَرو مٲنٛزمہِ حصٕچ ہِندُستانکہِ مٔنٛزمہِ حصٕچ یَتھ منٛز دِلی چھِ یِوان مدہ یا پردیش چھِ یِوان پَنجاب چھُ یِوان یِمَن جایَن چھُ واریاہ زیادٕ اکھ سکھ گَرٕم آسان مطلب یِمن جاین چھُ ژتجی ڈِگری تہِ گرم واتَن بہرَس منٛز تمہِ پَتہٕ اگر أسۍ کَتھ کَرو نارتھ ہِندوستانٕچ یَتھ منٛز اَکھ یا نارتھ ایٖسٹٕچ کَتھ کَرو یَتھ منٛز جموں کشمیٖر چھُ یِوان اوٚرناچل پردیش چھُ یِوان ہِماچَل پردیش چھُ یِوان آسام چھُ یِوان یِمَن یِمَن جایَن چھُ اکھ مطلب ہِمالیا کہِ وجہ سۭتۍ ٹھیٖک موسم روزان یِمَن چھِنہٕ زیادٕ گرمی یِوان لَبنہٕ یِمَن جایَن کِہیٖنۍ یِمن یِمَن جایَن چھِ وَندَس شیٖن تہِ پیٚوان یِمَن چھِ ونٛدس اکھ ٹھیٖک سردی تہِ روزان وَنۍ اگر أسۍ اوٚورآل کَتھ کَرو مونسنٕچ ہِندوستانَس منٛز چھُ بہرکؠن ترٛؠن رتَن یَتھ منٛز جوٗن جولائی یا اَگستہٕ چھُ یِمن جاین چھُ اکھ موٗنسوٗن یِوان یِمن سۭتۍ چھُ یِمَن جایَن اَکھ آرام میلان گرمی نِش روٗد چھُ پیٚوان یِمَن یِمَن جایَن سُہ موٗنسوٗن چھُنہٕ مگر سٲنِس یتھ جموں کشمیٖرس منٛز ہؠکان وٲتِتھ کینٛہہ ییٚمیُک اکھ میجر وجہ چھُ پیٖر پَنجال بال یِم اتھ بٔتھۍ چھِ یِوان یِم چھِنہٕ یِمَن موٗنسوٗن ہواہَس دِوان یور ترنہٕ کِہیٖنۍ ییٚمہِ سۭتۍ یِمن سٲنِس جموں کشمیٖرس منٛز وَندَس منٛز کم روٗد تہٕ زیادٕ شیٖن چھُ پؠوان وۄنۍ اگر أسۍ اوٚوَرآل کتھ کرو ہِندوستانس منٛز چھُنہٕ سیم اکھ موسم کِہیٖنۍ یتھ چھُ موسم أکِس جایہِ پؠٹھ بیٚیہِ جایہِ تبدیٖل گژھان تمہِ پتہٕ اگر أسۍ وٕچھو وۄنۍ لداخ لداخس منٛز چھُ اکھ جاے یتھ درٛاس چھِ ونان تتھ چھُ گژھان اکھ واریاہ منفی ڈگری گرُم یتھ منٛز ماینس ژَتجی چھُ ہؠکان گٔژھِتھ أتی اَگَر وٕچھو أسۍ الگ بیٚیِس جایہِ تَتؠتھ آسہِ گرم سُہ وٕنۍ ہؠکو أسۍ ہؠکو یہِ ؤنِتھ ہِندوستانَس منٛز چھُ اکھ ڈایؤرس موسَم سیم موسَم چھُنہٕ روزان ییٚتہِ کِہیٖنۍ نہٕ